مےٚ اوس سکوٗلَس منٛز ساینس سَبجَکٹہٕ واریاہ پَسنٛد تِکیٛازِ اَتھ منٛز ٲسۍ أسۍ دُنیاہٕچ نَیَن نَیَن چیٖزَن ہٕنٛدٮ۪ن بارَن منٛز بوزان تہٕ بیٚیہِ پَران یِم تہِ دُنیاہَس منٛز تِم چیٖز یِم نہٕ اَسہِ زانٛہہ وُچھمٕتۍ ٲسۍ نہٕ بوٗزٕمٕتۍ اوس تِمَن ہٕنٛدٮ۪ن بارَس منٛز أسۍ ٲسۍ یِمَن ہٕنٛدِس بارَس منٛز پَران بیٚیہِ تِم تِم چیٖز یِم سانہِ زنٛدگی منٛز اہمیت ٲسۍ تھاوان تِم کٔمۍ ایجاد کٔرۍ تہٕ کِتھٕ کٔنۍ کٔرۍ ایجاد سُہ تہِ ٲسۍ أسۍ پَران سٲنۍ باڈی سٲنۍ زنٛدگی تہٕ بیٚیہِ الگ الگ چیٖز یتھ دُنیاہس منٛز کِتھٕ کٔنۍ کٲم چھِ کران تِتہِ ٲسۍ أسۍ ساینس منٛز پران کُلۍ ہوا آسمان تہٕ بیٚیہِ الگ الگ چیٖزَن ہٕنٛدِس بارَس منٛز تہِ ٲسۍ أسۍ ساینَس منٛز پَران یُم تہِ چیٖز دُنیاہَس منٛز چھِ یِم کِتھٕ کٔنۍ آے تہٕ یِمَن کیٛاہ گوٚو یِم کِتھٕ کٔنۍ چھِ پَکان یِہٕنٛدِ بارَس منٛز تہِ ٲسۍ أسۍ پَران أسۍ ٲسۍ الگ الگ ساینَس دانن ہِنٛدِس بارَس منٛز تہِ پَران بیٚیہِ ٲسۍ ساینَس لیب منٛز تہِ الگ الگ ایٚکٕسپیٖرمٮ۪نٛٹ کَران بیٚیہِ ٲسۍ أسۍ تِمَن چیٖزَن ہٕنٛدِس بارَس منٛز تہِ پَران یِم اَسہِ زِنٛدگی منٛز ضروٗرت یِیٖہَن یِتھٕ کٔنۍ أسۍ ٲسۍ پَران زِ کُلۍ کِتھٕ کٔنۍ چھِ کھَسان کُلۍ کُلٮ۪ن کیٛاہ چھِ ضروٗرت بوٚڈ گژھنہٕ خٲطٕر أسۍ چھِ ساینَسَس منٛز اِنسانَن ہٕنٛدۍ بارَس منٛز تہِ پَران تہٕ بیٚیہِ ساینَس اوس واریاہ خۄش مےٚ کَران زِ یِتھ کٔنۍ یہِ وَنان اوس کہِ دُنیاہَس منٛز الگ الگ چیٖز کِتھٕ کٔنۍ چھِ پَکان تہٕ کِتھٕ کٔنۍ چھِ دارمدار اَکھ أکِس پٮ۪ٹھ تھاوان بیٚیہِ یِم کِتھٕ کٔنۍ آیہِ یَتھ دُنیاہَس منٛز وُچھنہٕ یا کٔمۍ کٔرۍ یِم ایجاد تِم چیٖز یِم سٲنۍ زِنٛدگی منٛز اہمیت چھِ تھاوان ساینَس منٛز ٲسۍ أسۍ تِمَن اِنسانَن ہٕنٛدۍ شَخصیتَن ہٕنٛدۍ بارَس منٛز تہِ پَران یِم الگ الگ تھیوٚری ٲسۍ دِوان کہِ دُنیا کِتھٕ کٔنۍ آسہِ بَنیامٕژ یہِ چیٖز اوس مےٚ ہمیشہٕ دِلَس منٛز روزان زِ یِمَن کِتھٕ کٔنۍ اوس ییٖژاہ سونٛچ تہٕ بیٚیہِ یوٗتاہ تَوَجوٗ اَتھ کُن بیٚیہِ ٲسۍ أسۍ اَتھ منٛز یہِ تہِ پَران زِ یَتھ زِنٛدگی منٛز کیٛاہ چھِ چیٖز یِم اَسہِ کَرٕنۍ چھِ یِمو سۭتۍ سٲنۍ زِنٛدگی روزِ صاف تہٕ شِفاف سٲنۍ اِرد گِرد تہٕ أنٛدۍ پٔکھۍ گام وام تہِ روزان صاف شِفاف اَتھ منٛز ٲسۍ أسۍ ہَر کُنہِ چیٖز ہٕنٛدۍ بارَس منٛز پَران تَوَے اوس مےٚ ساینس سَبجَکٹہٕ واریاہ خۄش کَران